اَصٕل اَصٕل چیٖز وۄپداونہٕ خٲطرٕ چھَس بہٕ پَنٕنہِ ماسہِ مشور ہیٚوان تِکیازِ تٔمۍ چھِ یِم فصٕل وۄپداونہٕ خٲطرٕ آز برونٛٹھ ترٕٛہ پانٛژٕترٕٛہ ؤری کٲم کٔرمٕژ یِم فصٕل وۄپداونَس منٛز اَوے موٗجوبَن چھَس بہٕ تِمن مشوَرٕ ہیٚوان کُس بیٚول کَر چھُ وَوُن کُس چیٖز کَر چُھ رُوُن کیٚاہ چُھ کَرُن آب کٔمۍ ٹایمہٕ چُھس تراوُن کھاد کٔمۍ ٹایمہٕ چھَس تراؤنۍ دَوہ کٔمۍ ٹایمہٕ چُھ کَرُن چاہے ہاکھ ٲسِنۍ رازمہ ٲسِنۍ مونٛگ ٲسِنۍ مَہا ٲسِنۍ یا بیٚیہِ کانٛہہ چیٖز ٲسِنۍ یا مطلب فٔلور فٔلَورس چھِ آسان پوشہٕ کُلۍ چھِ آسَان گرِ تِمن ہٕنٛدۍ جانٛکٲری تہِ چھَس بہٕ تِمنے نَشن ہیٚوان تِمن چھَس بہٕ اَمیُک مشور پرژھان تاکہِ میون فصٕل روزِ ٹھیٖک تِکیٚازِ تِمو چھُ میانہِ کھۄتہٕ اَصٕل عُمر گُزٲرمژٕ یی کران کران یِمے چیٖز پھل پھل وۄپداوٕنۍ یا بیٚیہِ کیٚاہ چیٖز کرنہٕ خٲطرٕ اَوے موٗجوٗبن چھَس بہٕ تِمن مشور ہیٚوان بہٕ چھَس دَپان مےٚ تہِ گوٚژھ یتھٕے پٲٹھۍ یَتھ پٲٹھۍ یِمن اَصٕل اَصٕل فصٕل چھُ یِم وۄپداوَن پَتہٕ چھُکھ بَنن اَصٕل اَصٕل فصٕل تِتھٕے کٲٹھۍ گوژھ میٲنِس گرس منٛز تہِ اَصٕل اَصٕل کمسٕے زمیٖنہِ منٛز اَصٕل اَصٕل سیٚٹھاہ سیٚٹھاہ فصٕل یُن